اگر بہٕ پنٛنہِ فیملی ہِنٛز یعنی پنٛنہِ گَرٕچ کَرٕ کَتھ کَرٕ یہِ چھِ اَکھ پرٛٲنۍ تَوٲریٖخ کہِ میٛٲنِس گَرَس منٛز یُتھُے کٲنٛسہِ خاندَر چھُ اوسمُت آسان ییٚتہِ چھِ أسمٕتۍ یہِ وَنوان چھِ ٲسمٕتۍ تہٕ أسۍ چھِ اَز تہِ تِتھَے کٔنۍ وَنوان یہِ چھِ سون کَلچَرٕکۍ یِم چھِ أسۍ بروںٛہہ پَکناوُن اَز تہِ چھِ أسۍ تِتھَے کٔنۍ کَران سٲنِس گَرَس منٛز یا کانٛہہ اگر زٮ۪وان چھُ اوسمُت تمہِ دۄہ چھِ ٲسمٕتۍ مِٹھٲے بٲگراوان یہِ چھِ سٲنِس یا کانٛہہ تہوار چھُ اوسمُت ییٚتیُک یہِ سُہ کانٛہہ تہوار چھِ اوسمُت بروںٛہہ سٲنِس گَرَس منٛز آسان یُتھُے أسۍ یِمَن کورٮ۪ن اَصٕل یِمَن کورٮ۪ن خاندَر چھُکھ اوسمُت آسان کوٚرمُت تِمَن چھِ ٲسمٕتۍ اَصٕل پٲٹھۍ دعوت کَران یا عیٖد چھِ آسان نوروز چھِ آسان اَز تہِ سانہِ فیملی گۄڈٕنٮ۪تھ چھِ واریاہ پرٛٲ پرٛٲنۍ ہِسٹِرٛی چھےٚ یہِ پرٛٲنۍ توٲریٖخ چھےٚ یہِ یِتھ کٔنۍ تِم تِمَن ٲسۍ کَران دعوت تِتھَے کٔنۍ تہِ چھِ اَز أسۍ تِمَن دعوت کَران تِم چھِ ٲسمٕتۍ أسۍ چھِ نوروز مَناوان اَکہٕ وُہ مارٕچ سانہِ فیملی منٛز چھِ اَکہٕ وُہ مارٕچ نوروز مَناوان سانہِ فیملی منٛز چھِ ٲسمٕتۍ تمہِ دۄہ اَنان نَدٕرۍ گاڈٕ بیٚیہِ چھِ ٲسمٕتۍ ماز اَنان پَتہٕ چھِ ٲسمٕتۍ ماز دَگان بیٚیہِ چھِ ٲسمٕتۍ کۄکَر اَنان تہٕ اَز یۄس یہِ یُس یہِ ریٖتی رِواج چھِ سانہِ خاندرٕچ یا یۄس تہِ تہوار أسۍ مَناوان سٲنِس گَرَس منٛز تہِ چھِ بِرٛونہِمِس وقتَس منٛز سُہ چھِ وٕنہِ اَز تہِ مَناوان گوٚو یُس یہِ فیملی ہُںٛد ہِسٹِرٛی چھےٚ یُس پرٛٲنِس زمانَس منٛز أسۍ کَران سانہِ فیملی مٮ۪مبٲرٕس تِتہِ چھِ أسۍ تہِ کَران أسۍ تہِ چھِ اَصٕل پٲٹھۍ مَناوان أسۍ تہِ چھِ عیٖذ عیٖذ دۄہ سیُن اَنان ژوٚٹ اَنان عیٖد پَلَو اَنان اَکھ أکۍ سُںٛد گژھان بیٚیہِ چھِ أسۍ یہِ نوروز یُس آسان چھُ اَکہٕ وُہ مارٕچ تمہِ دۄہ چھِ أسۍ ڈوٗںۍ بٲگراوان ہمسایَن ہُنٛد گژھان بیٚیہِ چھِ رِشتہٕ دارَن ہُنٛد گژھان تِم تہِ چھِ سون یِوان وٕنیُس تانۍ چھِ أسۍ تہِ اَتھ تہٕ یُس تہِ سون کَلچَر یا ریٖتی رِواج چھِ سانہِ فیملی ہٕنٛز تَتھ پٮ۪ٹھ چھِ أسۍ اَز تہِ پرٛٮ۪کٹِس کَران اَز تہِ چھِ أسۍ تِتھَے کٔنۍ کَران کٲنٛسہِ چھِ خاندَر آسان پَتہٕ یُتھُے مہرٮ۪ن چھِ اَنان تٔمس چھِ موٚہَر تُلان یِتہِ چھِ گۄڈٕنٮ۪تھ اوسمُت سانہِ فیملی منٛز کَران یہِ رِواج تہٕ أسۍ تہِ چھِ اَز یہِ کَران یہِ ٲس سانہِ فیملی منٛز چھِ یِم گۄڈنِکۍ فیملی مٮ۪مبٲرٕس چھِ ٲسمٕتۍ آسان تِم تہِ چھِ ٲسمٕتۍ پھیٚرَن لاگان أسۍ تہِ چھِ پھیٚرَن لاگان تِم تہِ چھِ ٲسمٕتۍ تٔہَر کَران أسۍ تہِ چھِ تٔہَر کَران